یِتھٕے پٲٹھۍ چھِ مےٚ کَم سے کَم ترُٛواہ ژۄداہ رنگہٕ پینسل آسان یِمو سۭتۍ بہٕ یہِ یہِ چھَس یہِ کَلاکٲری بَناوان کاغدن پٮ۪ٹھ یِم واریاہ زیادٕ خوٗبصوٗرت چھِ گژھان مےٚ نِش چھِ واریاہ قٕسمٕکۍ برینڈ مطلب یِم اَلگ اَلگ دُکانو پٮ۪ٹھ مےٚ أنۍ مٕتۍ ییٚلہِ بہٕ دُکانَس پٮ۪ٹھ چھَس گژھان اَننہِ آ یِم چھِ واریاہ درٛوگۍ پیوان مطلب یِم معموٗلی آسن تِم چھِ زیادٕ کَمٕے پیوان کمٕے رَقمَس پیوان یِم وۄنۍ اَصٕل اَصٕل آسن تٔمۍ چھِ پیوان درٛوگۍ تٔمۍ چھِ سٮ۪ٹھاہ درٛوگۍ آسان